السلام علیکُم آ شُکر ٹھیٖک آ دُعا مےٚ چھِ پَے اچھا اچھا نا أسۍ چھِ وٕچھا أسۍ حظ چھِ وٕچھان نظر چھِ تھاوان أسۍ تھوڑا چھِ کَمزور أمِس تھوڑا میتھَس دیٖزیو تھوڑا نظر میتَھس چھِ تھوڑا کَرُن اَتھ أمِس یہِ

میڈَم چھِ پَرناوان تُہۍ نا تُہۍ بوٗزِو میٛٲنۍ کَتھ أسۍ چھِ واچ تھاوان یِمَن تُہۍ ما رٔٹِو ٹٮ۪نشَن کیٚنٛہہ یہِ اَکہِ دۄیہِ دوہہِ پَتہٕ گَژھِ یِمَن یہِ یوٗنِٹ ٹٮ۪سٹ تہٕ یونِٹ ٹٮ۪سٹ پٮ۪ٹھ وٕچھو کیٛاہ آسہِ بیٚیہِ پٔرفارمَنس کِژھ آسہِ تہٕ تَمہِ حساب وَنو بہٕ تۄہہِ کَرٕنۍ کَتھ

اچھا اچھا اچھا اَ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ ہینٛڈ رایٹِنٛگ ہا ہینٛڈ رایٹِنگ آچھُ یہِ کَمزور یہِ چھِ پَے تویتہِ چھِ أسۍ صفہٕ وَفہٕ دِوان یِمَن فِلحال پٮ۪نسَل چھِ أسۍ چھِ وَنان یِمَن تھوڑا لیکھِو پٮ۪نسَل سۭتۍ پٮ۪ن سۭتۍ گَژھیو ہینٛڈ رایٹِنٛگ خراب تہٕ فلحال آ صَفہٕ چھِ أسۍ دِوان پٮ۪نسَل سۭتۍ لیکن ہینٛڈ رایٹِنٛگ گَژھِ ٹھیٖک البتہ میتھَس چھِ تھوڑا یہِ کَمزور تُہُنٛد یہِ بَچہِ اَکھ بَچہٕ ییٚکیٛاہ چھُ یہِ ساینس تھوڑا کَمزور تۄہہِ چھُو دۄنوَیَن کینٛہہ

کیٛاہ اوس نوٹ اچھا

وَلہٕ کیٚنٛہہ چھُنہٕ بہٕ کَرٕ پَگاہ میڈمہِ سۭتۍ کَتھ میڈم وَنہٕ بہٕ پانَے یِتھٕ کَنۍ ٲسۍ زِنہٕ کَران کیٚنٛہہ سیوٚد لیکھ نوٹ اگر نوٹ تہِ چھی لیکھُن سیوٚد لیکھ زِ یہِ نوٹ أتی یی سَمج بیٚیہِ چھی ژٕ ما رَٹھ ٹٮ۪نشَن کیٚنٛہہ أسۍ کَرو یِمَن کیٚنٛہہ چھُنہٕ أسۍ ییٚلہِ اٮ۪کزام دِم ہٮ۪مو یِمَن أسۍ وٕچھو تَتہِ پٔرفارمَنس کیٛاہ آسہِ تَمی حسابہٕ تۄہہِ وَنو کیٚنٛہہ چھُنہٕ تۄہہِ ٹٮ۪نشَن ما رٔٹِو کیٚنٛہہ بوٗزوا فیٖس چھِ فیٖس چھُ کھوٚتمُت آ تھوڑا چھُ نا ٹیٖچرَن تہِ پٮ۪وان تھوڑا یِمَن تہِ پٮ۪وان تَنخاہَس ہُراوُن تہٕ تَمہِ حساب تہِ چھِ کھالُن یِمَن تہٕ فیٖس کھَسہِ نا اچھا اچھا اَدٕ سا اَہنو ساڑ ٲٹھ کُس ساڑَے ٲٹھ ہا چھِ ٹھیٖک تُہۍ کیٛاہ وَنان سٲری بَچہٕ ہا چھِ ساڑ ٲٹھ یِوان تُہُنٛد بَچہٕ کیازِ نہٕ ہہ نا نا ساڑ مےٚ باسان یہِ چھِ ٹھیٖک ساڑ ٲٹھ چھُ ٹھیٖک سٲری چھِ سٲری شُرۍ چھِ ساڑ ٲٹھ یِوان تہٕ یہِ چھُنہٕ مسلہٕ کٕہٕنۍ ساڑ ٲٹھ اَز ہا چھِ واریاہ یہِ ساڑ ٲٹھ گوٚو واریاہ یہِ ساڑ ٲٹھ چھِ آسان

پاٹسٕپٮ۪شَن یِمَن چھِ دِوان یِم چھِنہٕ مگر مانان کیٚنٛہہ تُہۍ ٲسۍزیو گَرِ تہِ یِمَن تھوڑا وَنان ہے پاٹِسِپیٹ ٲسۍزیو کَران یِمَن چھُس بہٕ دۄہَے وَنان پاٹِسِپیٹ کٔرۍتو پاٹِسِپیٹ کٔرۍتو یِم چھِنہٕ مانان خبر کیٛاہ یِمَن کیٛاہ مگر یِمَن چھِ وَنان أسۍ چھِ کَران تھوڑا چھُ اَکھ یُس بوٚڑ نِیُک چھُو تۄہہِ سُہ چھِ کَران اَز واریاہ اَتھ تھوڑا چھُ باسان نا ہٮ۪س چھُ تٔمِس اَز آمُت ٹھیٖک چھُ بیٚیہِ اچھا اوکے اوکے چلو چلو بِہِو خۄدایَس حوالہٕ